آزکِس زَمانَس منٛز اَگَر وُچھنہٕ یی تہٕ پَننِس أنٛدۍ پٔکِس سۭتۍ پَننِس ماحولَس سۭتۍ پَننِس دُنیاہَس سۭتۍ وابَستہِ روزنہٕ خٲطٕر چھِ نَیہِ نَیہِ ٹیٚکنالجی آمژٕ یتھ ٹیٚکنالجی یَس منٛز موبایِل فون کَمپِیوٹَر آیۍفون آیۍپیڈ یا ٹیب تہِ چھِ یِوان یا بیٚیہِ کانٛہہ ریڈیو ٹیلی وِجَن یِم چیز چھِ یِوان یمو سۭتۍ أسۍ پَننِس أنٛدۍ پٔکِس آس پاس کِس ماحولَس آس پاس کہِ گَژھَن واجینۍ کیٚنٛہہ تہِ ایٚپِسۄڈ یا نِوٕز سۭتۍ کَنیٚکٹِڑ چھ روزان یِم چیز چھ سانہِ زِندَگی منٛز اَکھ عِلم